بایِک چلاونَس متعلِق چھُ مےٚ واریاہ اَصٕل اٮ۪کٕسپیٖریَنٕس تہٕ آز وَنو تۄہہِ بہٕ مےٚ کُم کُم دُشوٲری چھِ یِوان ییٚلہِ بہٕ بایِک چھُس چلاوان تہٕ بہِ کِتھ پٲٹھۍ چھُس تِم دوٗر کران بیٚیہ وَنو تۄہہِ بہٕ کیٛاہ کیٛاہ پَزِ اَسہِ تُلٕنۍ پنٕنۍ سیفٹی کیٛاہ پَزِ اَسہِ تھاوٕنۍ اگر کُنہِ ساتہٕ موسم آسہِ خراب یا ٹرٛیفِک آسہِ زیادٕ یا بہٕ وَنو روڈ آسَن خراب تِمَن آسَن دۄب یا کُنہِ جاے آسہِ لینٛڈ سٕلایِڈ یا کُنہِ جاے چھُ جنٛگلو مٔنٛزۍ آسان اَسہِ ٹرٛاوٕل کرُن تتَن چھِ آسان جنٛگلی جانور گۄڈٕنٮ۪تھے اَگر بہٕ تۄہہِ وَنو کہِ اگر کُنہِ ساتہٕ ٹرٛیفِک آسہِ خراب مطلب کہِ ٹرٛیفِک جامس منٛز پھسو أسۍ کُنہِ جاے چھِ سِٹی منٛز پھسو أسۍ یَتھ جایہِ واریاہ ٹرٛیفِک آسہِ تَتٮ۪تھ کیٛاہ پَزِ اَسہِ کرُن أسۍ کرو گۄڈٕنٮ۪تھ یہِ کہِ أسۍ تھاوو گیپ تھاوو أسۍ مٮ۪نٛٹین مان ژٕ اگرأسۍ وٕچھو کہِ بایَک اگر أسۍ چلاوان چھِ أسۍ تھاوو اگر اَسہِ برٛونٛہہ کَنہِ چھِ کانٛہہ گٲڑۍ یا بایَک چھِ تتھ تہٕ پانَس درمیان تھاوو أسۍ تھوڑا گیپ تِکیٛازِ کُنہِ ساتہِ ہیٚکہِ لین تہِ ہیٚکہِ چینٛج گٔژھِتھ تَمہِ سۭتۍ کیٛاہ ہیٚکہِ گٔژھِتھ اگرَے بیٚکۍ گاڑِ ترٛوو ٹاس تہٕ نۄقصان ہیٚکہِ وٲتِتھ گوٚو أسۍ تھاوو یِہوٚے کہِ گیپ تھاوو أسۍ پانہٕ ؤنۍ مٮ۪نٛٹین گوٚو ٹھیٖک بییٚہِ تھاوو أسۍ اَتھ تہِ ہٮ۪س کہِ کُنۍ ساتہٕ مَہ یی دٔچھِنۍ کھوٚوٕرۍ کُنہِ جاے مَہ چھِ یُس پایدٔلۍ پکنٕچ وَتھ چھِ آسان تپٲرۍ مَہ آسہِ کانٛہہ پکن وول پکان تہٕ سُہ ہیٚکہِ ہنٛگتہٕ منٛگَے کرٛاس کٔرِتھ بیٚیہِ تھاوو أسۍ اگر کُنہِ جاے چھِ زیبرا کرٛاسِنٛگ تتٮ۪تھ تہِ وٕچھو أسۍ پوٗرٕ وٕچھو أسۍ کہِ کُنہِ جاے مَہ چھِ تَتَن چھِ اَسہِ وارٕ وارٕ رُکُن بییٚہِ کیٛاہ تھاوو أسۍ لٲگِتھ ییٚلہِ أسۍ بایک چلاوو أسۍ تھاوو پَلو تہِ تھاوو أسۍ اصٕل لٲگِتھ خُدا بچٲیِن اگر اٮ۪کسِڈٮ۪نٛٹ تہِ گژھِ تہٕ اَسہِ بچن یُس اَسہِ سون جِسم چھِ سُہ بچہِ وۄنۍ اگر أسۍ وٕچھو اگر کُنۍ ساتہٕ موسم آسہِ خراب روٗد آسہِ شیٖن آسہِ یا وٕنل آسہِ تِکیٛازِ اگر أسۍ وٕچھو کہِ یوٗتاہ ییٖژاہ اگر کُنۍ ساتہٕ وٕنل چھِ آسان تَمہِ ساتہٕ چھِنہٕ اَسہِ اَتھے یِوان کہِ بٕتھِ کیٛاہ چھِ پکان تہٕ یَتھ منٛز اگر روٗد آسہِ پٮ۪وان تَمہِ ساتہٕ ہیٚکہِ بایک ژٔلِتھ یا شیٖن آسہِ تَمہِ ساتہٕ تہِ ہیٚکہِ بایک ژٔلِتھ تہٕ اٮ۪کسِڈٮ۪نٛٹٕکۍ خطرٕ چھِ گۄڈٕنٮ۪تھے کرو أسۍ کٲم أسۍ تُلو یُس جاکٮ۪ٹ واکٮ۪ٹ چھِ اَسہِ تِم تھاوو أسۍ واٹَر پرٛوٗف تُلو أسۍ سۭتۍ تَمہِ سۭتۍ کیٛاہ گژھِ گُلووٕز لاگو أسۍ تِم بچاون اَسہِ کَمہِ نِش روٗد نِش یا أدٕر گژھنہٕ نِش بییٚہِ کیٛاہ کَرو أسۍ اگر وۄنۍ اَسہِ پَے چھِ موسم چھُ خراب أسۍ کَرو ییٖژاہ أسۍ سِپیٖڈِ منٛز چھِ نارمل پکان تَمہِ کھۄتہٕ پکو أسۍ وارٕ وارَے تِکیٛازِ اگر تھوڑا ٹایم زیادَے لگہِ تہِ مگر أسۍ واتو وَقتس پٮ۪ٹھ منٛزِلَس پٮ۪ٹھ بیٚیہِ واتو آرام سان بیٚیہِ کیٛاہ کرو أسۍ بیٚیہِ کرو أسۍ بایک تہِ آسو أسۍ چَک کران ٹایِمس پٮ۪ٹھ کہِ اَتھ مَہ چھِ کانٛہہ تان بدلاوُن یا کیٚنٛہہ مَہ چھِ اَتھ خراب چیٖز گوٚمُت تہٕ سُہ تہِ تھاوو أسۍ مدِ نظر بیٚیہِ اکھ بوٚڈ اکھ چیٖز اگر روٗد آسہِ شیٖن آسہِ یا کُنہِ ساتہٕ وٕنل آسہِ تَتھ منٛز لاگو أسۍ تِم پلو یِم چَمکَن تھوڑا تِکیٛازِ تَمہِ سۭتۍ مِلہِ اَسہِ فٲیدَے کہِ دوٗری یی نفرس اَتھِ گوٚو تَمہِ سۭتۍ تہِ بَچَن کیٛاہ اٮ۪کسِڈٮ۪نٛٹ گژھنٕکۍ چانٕس بَچَن تَمہِ ساتہٕ اَمہِ پتہِ اگر أسۍ وٕچھو یِمہٕ دوٚب اگر کُنۍ جاے سڑکَن چھِ تِمَن جایَن کیٛاہ کَرو أسۍ تِمو سۭتۍ تہِ ہیٚکہِ نۄقصان وٲتِتھ تِکیٛازِ اگر أسۍ کُنہِ ساتہٕ تیز آسو پکان اگر بایک پھَسے دۄبَس منٛز أسۍ ہٮ۪کو ہُہ بیٚکہِ سایڈٕ یِن لگاونہٕ اَسہِ ہٮ۪کہِ اٮ۪کسِڈٮ۪نٛٹ گٔژھِتھ اللہ تعالیٰ بچٲیِن وۄنۍ کِتھ پٲٹھۍ بچاوو أسۍ کرو یِہوٚے کٲم کہِ أسۍ تھاوو پانَس نِش سُہ بایک یا یَتھ شاکَر آسَن اصٕل یُس برابد آسہِ بیٚیہِ تھاوو یُس ٹٲرن چھِ ہوا آسان تِم تہِ تھاوو اصٕل ٹٲرن وٕچھو گِرٛپ چھےٚ برابد گلیمٕتۍ مَہ چھِ تِم تِم کروَکھ دۄہَے دۄہَے یا ٹایمہٕ ٹایمہٕ آسوکھ تِم چَک کران تِمن آسو وٕچھان تِم چھےٚ بَرابد بیٚیہِ کیٛاہ کرو کٲم ییٚلہِ أسۍ بایک آسو چلاوان دٔچھُن کھوٚوُر وٕچھو نہٕ کِہینۍ برابد تھاوو أسۍ برٛونٛہہ کُن سڑکہِ کُن نظر أسۍ وٕچھو ٹرٛیفِک کپٲرۍ چھِ پکان کُنہِ جاے مَہ چھِ سپیٖڈ برٛیکَر یا کُنۍ جاے مَہ چھِ رٮ۪ڈ لایٹ اَسہِ چھُ رُکُن تِم تہِ وٕچھو أسۍ وۄنۍ اگر أسۍ کُنہِ جاے تنٛگ روڈ مٔنٛزۍ پکان چھِ روڈ چھِ واریاہ لۄکُٹ بایک چھِ پکان یا بیٚیہِ ہیٚکہِ اکھ گٲڑیَہ وٲتِتھ تتٮ۪تھ کیٛاہ پَزِ اَسہِ کرُن تتٮ۪تھ پَزِ اَسہِ کٲم کرٕنۍ اَسہِ پَزِ ہُشارٕ روزُن تِکیٛازِ یِم پنٕنۍ شانہٕ چھِ تِم پَزَن اَسہِ نزدیٖکھ اَنٕنۍ وارٕ وارٕ پَزِ اَسہِ پکُن تہِ بیٚیہِ کیٛاہ پَزِ اَسہِ کرُن کہِ یِم سایَڈ شیٖشہٕ چھِ تِم پَزَن اَسہِ اصٕل پٲٹھی استعمال کرٕنۍ تِکیٛازِ کُنۍ ساتہٕ ہیٚکہِ کانٛہہ اوٚوَر ٹیک تہِ کٔرتھ یا کُنہِ ساتہٕ چھِ تیُتھ روڈ آسان بٕلایِنٛڈ کٔرٕو چھُ کُنہِ ساتہٕ آسان تۄہہِ آسیو وٕچھمُت اَکثَر کہِ یتَتھ یِم بٕلایِنٛڈ کٔرٕو چھِ تتٮ۪تھ چھِ زیادٕ زیادٕ اٮ۪کسِڈٮ۪نٛٹ گژھان تِم کَروَکھ أسۍ استعمال بیٚیہِ اگر أسۍ وٕچھو کہِ بایکہِ ہِنٛز سِگنَل تہِ کَرو أسۍ استعمال تِکیٛازِ سانہِ بایکہِ چھِ انٛڈِکیٹَر لایٹ چھِ یہِ چھِ اَمے خٲطرٕ کہِ سیفٹی پنٛنہِ خٲطرٕ وۄنۍ اگر أسۍ وٕچھو کُنہِ ساتہٕ اگر أسۍ پکان چھِ کانٛہہ لینٛڈ سٕلایِڈ ایریا چھِ ہِلس چھِ أسۍ پکان کُنہِ جاے پہاڑ پیٚٹھۍ چھِ أسۍ کُنہِ ساتہِ پکان تتٮ۪تھ تھاوو أسۍ یِہوٚے کہِ أسۍ وٕچھو برٛونٛہٕے اَگر اَسہِ آز چھُ کُنۍ جایہِ پہاڑَس پٮ۪ٹھ گژھُن أسۍ وٕچھو صبحٲے یہِ کہِ کیٛاہ تَتیُک وٮ۪در چھےٚ ٹھیٖک تَتیُک موسم چھےٚ ٹھیٖک اگر أسۍ گژھو تور تتہِ مَہ پرٛابلِم طوفان مَہ تَتہِ کیٚنٛہہ یا بدل مَہ تَتہِ کیٚنٛہہ بیٚیہِ اگر أسۍ وٕچھو وارٕ وارٕ پکو أسۍ تِمَن ایریاہن تہِ بیٚیہِ تھاوو أسۍ کنٛٹِنیوٗ روزو أسۍ انفارمیشَن رٹان کُنہِ ساتہٕ ہیٚکہِ اچانک تہِ چینٛج گٔژھِتھ ماحول وۄنۍ اگر أسۍ اَمہِ پتہٕ وٕچھو یِم جنٛگلی جانور چھِ یِم کیٛاہ ہٮ۪کَن یِم ہٮ۪کَن کُنہِ ساتہٕ جنٛگلو مٔنٛزۍ اگر أسۍ پکان آسو یِم ہٮ۪کَن کُنہِ تہِ ساتہٕ نیرِتھ تہٕ کُنہِ تہِ ساتہِ ہیٚکہِ اَسہِ کیٛاہ نۄقصان وٲتِتھ اللہ بچٲیِن گوٚو أسۍ روزو یِہوٚے کہِ أسۍ کرو کٲم کہِ اگر أسۍ جنٛگلو مٔنٛزۍ چھِ پکان أسۍ کرو نہٕ زیٖر زیٖر تِمَن جانورَن أڑۍ وٕچھو اگر أسۍ بایکَر وٕچھوکھ أڑۍ کیٛاہ چھِ کران أمِس جانورس یِوان برٛونٛہہِ کِنۍ یہِ زِ کھوٚژِ اگر تٔمۍ تَف وَف تُج تہٕ گوٚو أمۍسٕے ہیٚکہِ نۄقصان وٲتِتھ بیٚیہِ کیٛاہ چھِ کرٕنۍ کٲم ہارنہٕ تہٕ چھِ اَسہِ وارٕ وارٕ کَرنہِ تِکیٛازِ اگر أسۍ کُنہِ ساتہٕ اَکی ساتہٕ کرو سٔڈٕنَس منٛز کَرو کانٛہہ ہارَن استعمال أمِس کیٛاہ ہٮ۪کہِ گٔژھِتھ أمِس باسہِ کہِ یہِ ہیٚکہِ وۄٹھ پۄٹھ تُلِتھ یا کیٚنٛہہ بیٚیہِ کیٛاہ کَرو أسۍ کوٗشش کَرو کہِ راتھ کیُتھ گژھو نہٕ أسۍ جنٛگلو مٔنٛزۍ پکو نہٕ کِہینۍ تَمہِ سۭتۍ مِلہِ اَسے فٲیدٕ بیٚیہِ اگر أسۍ وٕچھو کُم کُم وۄنۍ ضٔروری اَسہِ ٹِپٕس چھِ تھاونہِ یاد کیٛاہ کرو أسۍ کٲم یِم ہٮ۪لمِٹ وٮ۪لمِٹ چھِ یا گُلووٕز چھِ یا جاکٮ۪ٹ چھِ یِم کنٛٹِنیوٗ تھاوان سۭتۍ فٔسٹ ایڈ کِٹ سُہ گژھِ اَسہِ ضٔروری آسنی سۭتۍ جی پی اٮ۪س تہِ گژھِ اَسہِ سۭتۍ آسُن تِکیٛازِ واریاہ ضٔروری چھِ آسان یا آیڈٮ۪نٛٹِٹی کارڈ چھِ اَسہِ آز یِمو سۭتۍ أسۍ پہچانان چھِ تِم تہِ گژھَن اَسہِ سۭتۍ آسٕنۍ بیٚیہِ کیٛاہ گژھو بایکہِ کرو أسۍ برابد مٮ۪نٛٹینٮ۪نٕس یا یِم مٮ۪نٛٹینٮ۪نٕس چیٖز چھِ یِم چابہِ پابہِ یِم بیسِک چھِ آسان ضٔروری ضوٚرتھ تِم تہِ گژھَن اَسہِ سۭتۍ آسٕنۍ بَس شُکریہ